مےٚ چھُ باسان مےٚ چھُ ونٛدٕ پسنٛد وَندٕ چھُ مےٚ پسنٛد پتہٕ چھِ مۄکلاوان کٲم ہردٕ چھِ وَندٕ سامان کران چھِ پیارن شِنَس کران چھِ اِنتِظار شیٖن پیٚیہِ آسان چھِ أسۍ اَنٛدر کُن بِہِتھ کٲم چھےٚ نہٕ زیادٕ آسان چھِ لوٚت لوٚت پکان اوٗرۍ أنٛدرٕ ٔبیٚہن وٕشنیرَس زالان چھِ ہمام کَران چھِ چاے پیالا چؠوان چھِ کانٛگرؠن نارٕ رَژھا شیران أتھی أتھی آسان روٗم ہیٖٹر تہِ دِوان وٕشنیرَ أتھی کَران پانَس وٕشنیرَن مگر مےٚ چھُ وَندَے پَسنٛد وَنٛدَس منٛز چھِ شیٖنَس آسان أسۍ پرٛاران اِنتظار کَران شیٖن پیٚیہِ پراران چھِ آسان شیٖنَس یِمو شُرۍ بٲژ آسان تھومُت اِنتظار کٔرِتھ تھومُت آسان وَنٛدٕکۍ سامان توٚمُل ژٕنہِ وۄنۍ چھِ دَپان وۄنۍ چھُ وَندٕے واتان چھُ پَتہٕ وَنٛدٕ کران چھےٚ وَنٛدَس آرام آصٕل پٲٹھۍ آسان چھِ بِہِتھ اَندر کُن چھُ اَسہِ ونٛدے پسنٛد گژھان زیادٕ چھِ ونٛدس منٛزٕے أسۍ آسان پرٛاران شِنَس پؠوان چھُ شیٖن ویٖن آسان چھِ أسۍ أتتھٕے اندرٕ کنی بِہِتھ کران وٕشنیرا کھؠوان بَتہٕ پاوا چاے واے آسان أتھۍ تپان کنٛگرِ روٗم ہیٖٹر کران وٕشنیر